سانٮ۪ن ہَسپتالَن منٛز چھِنہٕ کینٛہہ تہِ یِم فیسَلٹی یِتھ کٲٹھۍ زَن بیڈَس آکسیجَن سِلینڈَرٕز تہٕ سٔرجِکٕل ٹوٗلٕز چھِ ییٚمہِ ساتہٕ کووِڈ ناینٹیٖن گوٚو تمہِ ساتہٕ پیٚیہِ اَسہِ واریاہ مُشکلات بٔتھِ کَرنہِ واریاہ لُکھ ٲسۍ گٔلیَن منٛز بِہِتھ تِکیازِ نہ ٲس تَتہِ بیڈ نہ اوس تَتہِ آکسِجَن سِلینڈٔرٕز